اَگر بہٕ پنٛنہِ ایریاچ کَتھ کَرٕ پنٛنہِ علاقٕچ کَتھ کَرٕ تہٕ تیٚلہِ چھِنہٕ بجھَن یُس یہِ وَنہِ کہِ یہِ چھِ اَکھ ہِنٛدَن ہُنٛد چھُ یہِ اَکھ فٮ۪سٹِوَل یِوان مانٛنہٕ تہٕ أسۍ یَتھ عَلاقَس منٛز چھِ تَتہِ چھِ ساروے کھۄتہٕ زیادٕ مُسلمانَن مُسلمانٕے تہٕ ہیٚنٛدۍ چھِنہٕ کِہیٖنۍ تہٕ بیٚیہِ چھِنہٕ مےٚ پنٛنہِ پنٛنہِ زِندگی منٛز زہانۍ تہِ وٕچھمُت یہِ بجھَن کیٛاہ گوٚو یہِ کِتھ کٔنَتھ چھِ یِوان کَرنہٕ مگر یوٗت چھُ مےٚ پَتہ کہِ یہِ چھِ اَکھ ہِنٛدٮ۪ن ہُنٛد اَکھ فٮ۪سٹِوَل یِوان مانٛنہٕ تہٕ یہِ چھِنہٕ سٲنِس علاقَس منٛز چھِنہٕ مےٚ وٕچھمُت یہِ زہانۍ تہِ وٕنیُک تام پَنہٕ پٮ۪ٹھ بہٕ تہِ گٔیَس بٔڑ کِتھ کٔنَتھ چھِ نہ چھِ مےٚ اَمِکۍ اِنَسٹرٛوٗمٮ۪نٛٹ پَتہ کیٚنٛہہ تہٕ اَلبَتہ گٮ۪س ہٮ۪کہٕ بہٕ کٔرِتھ کہِ تَبلا مَہ آسَن تِم بَجاوان تہٕ بیٚیہِ مَہ آسہِ یہِ پوٗجا ٹایِپ کیٚنٛہہ آسان باقٕے چھِنہٕ مےٚ یوٗت پَتہ کِہیٖنۍ زِ بجھَن کیٛاہ گوٚو کیٛازکہِ سٲنِس علاقَس منٛز چھِ زیادٕ مُسلمان